وعلیکم سلام تُہۍ چھُو ٹھیٖک اَہَن حظ بہٕ چھُس ڈاکٹر صٲبٕے چھُس تۄہہِ کیٛاہ چھُو ناو کیٛاہ چھُو تۄہہِ ناو کیٛاہ چھُو تۄہہِ اَچھا حظ ٹھیٖک کَر آییو تُہۍ یور اچھا ٹھیٖک ٹھیٖک ایٚکچُلی یُس تُہُنٛد دَند چھُ سُہ چھُ مطلب سُہ چھُ نٮ۪صفہٕ زیادٕ خراب گومُت یہِ کَریو تۄہہِ پریشٲنی وٕنکیٚنَس تُہۍ یِیُو بیٚیہِ اَکہِ لَٹہِ میٲنِس کِلنِکَس پٮ۪ٹھ بہٕ دِم نظر اگر بَچَن پاے اوسُس کیٚنٛہہ تہٕ تیٚلہِ چھُ ٹھیٖک اگر نہٕ اوسُس تہٕ تیٚلہِ چھُ یِہ ژھٕنُن کٔڑۍ تھٕے یہ حظ چھِ ایٚکچُؤلی ییٚلہِ نہٕ تُہۍ واتٲنی بوٗزتھٕ حظ ییٚلہِ نہٕ تُہۍ واتٲنی کیٚنہہ نہ حظ چھُنہٕ تُہۍ دِی زیٚو بیٚیہِ کِلنِکَس پٮ۪ٹھ نظر بہٕ وُچھ کیٛاہ دٔلیٖل چھِ نہ صُبحَن یی زیٚو نہٕ تُہۍ کیٚنہہ کٲلۍ کیٚتھ یی زیٚو